ہٮ۪لو اَسلامُ علیکُم سر ٹھیٖک چھُو صحت چھُ حظ ٹھیٖک آہَن حظ سَر ٹھیٖک سَر اَسہِ اوس تُہُنٛد حظ وُچھمُت حظ اٮ۪ڈ حظ آ تُہۍ چھُو حظ بیٹ ویٹ چھُو تُہۍ سَر بناوان کیٛاہ کیٛاہ اچھا کَم بیٹ حظ چھِ اَتہِ ایٚولیبُل خاص کر حظ یِم اَصٕل کالٹی ہِنٛدۍ آسَن اَصٕل مطلب یِم آسن کمپنی ہِنٛدۍ تِمَے بیٹ چھِ اَسہِ چھِ ضوٚرَتھ ضُروٗری بہٕ چھُس حظ انٹرنیشنٔلی اَتھ سۭتۍ حظ بہٕ چھُس کوچ تِمَن حظ اَسہِ چھِ بیٹ کیٚنہہ حظ ضوٚرَتھ

نہ اَسہِ حظ گژھن تِم بیٹ آسٕنۍ مطلب کالٹی تہِ گژھِ اَصٕل آسٕنۍ بیٚیہِ گژھن سِٹرٛوک وٲلۍ آسٕنۍ مطلب سِٹروک گژھِ آسُن نہ کیٛازِکہِ یہِ چھُ اَسہِ حظ ضٔروٗری اَسہِ تقریٖباً بیٹ واریاہ نِنۍ تُہُنٛد اٮ۪ڈ وُچھ اَسہِ تَتھ منٛز گٔے أسۍ سکھ اِمپرٛٮ۪س حظ تِم اٮ۪ڈ چھِ تٕہٕنٛدۍ کیٚنہہ آمٕتۍ حظ آ تِم بیٹ وُچھ اَسہِ تہِ یِتھَے پٲٹھۍ اٮ۪ڈَس پٮ۪ٹھ اَسہِ ٲسۍ کیٚنہہ بیٹَن آرڈَر دِنۍ مگر اَسہِ چھِ حظ پٕلیر اَکھ زٕ اَسہِ چھِ أڑۍ ضوٚرَتھ مطلب ہٮ۪وی أڑۍ چھِ لو ضوٚرَتھ مطلب اَکھ گژھِ لایِٹ ویٹ آسُن تِم بیٹ أڑۍ گژھن آسٕنۍ ہٮ۪وی بیٹ تۄہہِ نِش بَنَن دۄنوَے حظ یِم

آ آ أسۍ حظ چھِ کوچ تِمَن حظ اِنٹَرنیشنَل ٹیٖمَس حظ مگر مگر بیٹ گژھِ آسُن فٔس کلاس حظ آسٕنۍ اچھا ٹھیٖک اچھا تِمَن آسہِ حظ یہِ مطلب یہِ چھِنہٕ حظ یہِ تِمَن چھِنہ فٕلیٚکزِبٕل آسان سُہ ہٮ۪نڈَل گژھِ آسٕنۍ فٕلیٚکزِبٕل حظ آ گرِپ وِپ گژھِ ٹھیٖک آسُن بیٚیہِ حظ گژھَن مطلب کم یِم گژھَن آسٕنۍ حظ برابرٕے اگر ویٹ آسہِ نہٕ حظ أکِس کم تہِ زیادٕ مگر ہُتھ منٛز گژھِ حظ سایزَس منٛز برابر آسٕنۍ حظ چلو ٹھیٖک حظ چھِ وَلہٕ حظ ٹھیٖک حظ چھِ اوکے سر اوکے وَلہٕ حظ أسۍ حظ دِمَو آز کیٚنہہ نہٕ حظ ییٚکیٛاہ بہٕ کَرٕ یِمَن سۭتۍ حظ کَتھ چھِنہٕ حظ ٹھیٖک بہٕ کَرٕ پٕلیرَن سۭتۍ تہِ کَتھ تہِ بہٕ وَنَو تۄہہِ چلو سر اوکے سر